اَسلام علیکُم وعلیکُم سلام اہن حظ تہٕ اَسہِ حظ کَرے یور تُہۍ چھُو حظ ٹرٛاوٕل اٮ۪جَنسی پٮ۪ٹھ آ اَسہِ اوس یہِ بُک کَرناوُن یہِ ٹِرٛپ اَکھ تہٕ اَسہِ اَسہِ اوس وٕچھُن اَتہِ کوٚ کیٛاہ کیٛاہ وٮ۪کَنسی چھِ کوٚت کوٚت چھِ گژھُن اَتہِ یِمَن گاڑٮ۪ن تُہٕنٛزٕ گاڑِ کوٚت کوٚت چھِ گژھان تہٕ بیٚیہِ وٕچھ ہاو أسۍ یہِ وٮ۪کَنسی چھےٚ

ٹھیٖک

ٹھیٖک چھُ

ٹھیٖک ٹھیٖک تہٕ تَتھ چھےٚ وٮ۪کَنسی کانٛہہ تُہۍ کٔرِو کَنفٲرٕم تہٕ مےٚ ؤنۍزیو تُہۍ کٔرِو کَنفٲرٕم مےٚ ؤنۍزیو ہور مہ چھُو تۄہہِ یہِ کانٛہہ بَس اٮ۪وٮ۪لیبٕل وٕنۍکٮ۪ن سۄنہٕ مرٕگ کُنَتھ سۄنہٕ مرٕگ گُلمرگ کُن ٹھیٖک اَچھا ٹھیٖک چلو ٹھیٖک چھُ چلو ٹھیٖک چھُ وۄنۍ وۄنۍ وٕچھِو تُہۍ اَسہِ کیٛاہ کیٛاہ چھِ اَتھ وَنان یہِ بُکِنٛگ کا تھاوو أسۍ کٔرِتھ تۄہہِ چھُوا یَتھ آن لایِن کیٚنٛہہ ہُہ آن لایِن بُکِنٛگ سِسٹَم ٹھیٖک ٹھیٖک کیٚنٛہہ حظ چھُنہٕ چلو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ أسۍ وٕچھو گُلمرگ سۄنہٕ مَرٕگ اگر کیٚنٛہہ کَنفٲرٕم گوٚو وٮ۪کَنسی کانٛہہ تہٕ تیٚلہِ کَرو أسۍ تٔتھۍ پٮ۪ٹھ بُک ٹھیٖک چھےٚ نہ نہ تور نہ تور چھُنہٕ اَسہِ گَژھُن کیٚنٛہہ چل چلو ٹھیٖک چھُ چلو چلو ٹھیٖک چھُ ٹھیٖک چھُ ؤلِو ٹھیٖک بہٕ کَرٕ پا بہٕ کَرٕ بہٕ کَرٕ حظ پانَے بہٕ کَرٕ پانَے بُک کیٚنٛہہ چھُنہٕ اچھا اچھا اچھا تُلِو اَچھا